آ مےٚ چھِ پرٲنۍ تہِ تہٕ نٔے فوٹو تہِ تصویر تہٕ تُلِتھ آ تِم چھِ واریاہ زیادٕ مےٚ خۄش گژھان کیازِ کہِ تِمَن منز چھ میون بچپن اَتھٕ یوان بیٚیہِ چھِ تتھ منز گرِکۍ واریاہ بُزرگ یِم نہٕ آزٕ دُنیاہس منٛز چھِ کِہیٖنۍ تَوَے چھِ تِم زیادٕ خۄش لَگان تہٕ تِمن سۭتۍ چھِ اَسہِ جذبٲتی طالقات تہِ